اگر اگر بہٕ یَژھٕ کُنہِ جاے گژھُن بہٕ چھَس یَژھان میٛٲنۍ دِلّی خوٲہِش چھِ بہٕ گژھٕ سعوٗدی عرب حج کَرنہِ مٔدیٖنہ مُنورہ گژھٕ بہٕ مےٚ چھُ واریاہ دِلُک تماہ بہٕ گژھٕ تور بہٕ کَرٕ حج بہٕ کَرٕ خۄدا صٲبٕنۍ عبادت اَسہِ چھِ سارنی مُسلمانَن یہِ شوق آسان کہِ أسۍ گژھو حج کَرنہِ تِتھَے پٲٹھۍ چھِ مےٚ تہِ شوق بہٕ گژھٕ حظ کَرنہِ بہٕ کَرٕ خۄدا صٲبٕنۍ عبادتھ